زٔمیٖندٲری متعلق وَنو یِتھ پٲٹھۍ کہِ پَتھ کالہِ أسۍ کَران دانہِ ٲسۍ رُوان تھَل ٲسۍ رُوان بیول ٲسۍ گۄڈٕ وَوان تھٔجنارِ ٲسۍ بَناوان اَتھ ٲسۍ دانٛد لاگان تھٔجنارٮ۪ن ٲسۍ دانٛد لاگان تہٕ تھٔجنارِ آسہِ تیار کَران بیول ٲسۍ آبَس گۄڈٕ پٲٹھۍ ترٛاوان یورٕ چھِ اَتھَن دانہِ اَتھٕ بیول ترٛاوان آبَس یہِ چھُ زٮ۪وان پَتہٕ ٲسۍ وَوان تھٔجنارٮ۪ن منٛز اور یہِ اوس ژتجی ہَن دۄہَن روزان یہِ ٲس بَڑان پَتہٕ ٲسۍ کَڑان پَتہٕ ٲسۍ رُوان باقٕیَس زٔمیٖنَس ٲسۍ رُوان یہِ تھَل اور تَتھ مگر تَتھ ٲسۍ پٮ۪وان گۄڈٕ دانٛد لاگٕنۍ گۄڈٕ اوس سُہ پٮ۪وان خۄشکَس منٛز لاگٕنۍ پَتہٕ اوس پٮ۪وان تَتھ آب لاگُن پَتہٕ ٲسۍ آبَس منٛز پٮ۪وان دانٛد لاگٕنۍ تہٕ پَتہٕ ٲسۍ پٮ۪وان ٲس پٮ۪وان تَتھ تھَل رُوٕنۍ تہٕ اوس فصٕل بَنان تَتھ

تہٕ اَز چھِ نٮ۪نٛدٕ دوا اَز چھِنہٕ نٮ۪نٛدٕ کَران خاص کینٛہہ اَز چھِ نٮ۪نٛدٕ دوا یہِ چھُ ٹٮ۪کنالجی آے بروںٛہہ اَز چھِنہٕ دانٛد لاگان وۄنۍ کیٚنٛہہ اَز چھِ ٹٮ۪کٹرٛو سۭتۍ وایان زٔمیٖن ٹِلَر چھِ ٹٮ۪کٹَر چھِ وٕنۍکٮ۪نَس چھُ دَوا چھَکنٕچ مِشیٖن آیہِ اگر کُنہِ کُنہِ ساتہٕ کُنہِ فصلَس چھُ بٮ۪مٲرۍ وۄتھان اور اَتھ چھِ یِوان دوا چھَکنہٕ اوٚتام ٲسۍ أسۍ بروںٛہہ چھَکان تَتھ دوا سُہ اوس گاسہٕ لوٚو اوس سُہ گاسہٕ لٲوِس سۭتۍ ٲسۍ چھَکان بَڑٕ مُشکل اوس گژھان اَز چھِ ٹٮ۪کنالجی اَز چھِ مِشیٖن یِمو مِشیٖنو سۭتۍ دوا چھِ چھَکان یا پَتہٕ اوس دانہِ چھۄمبان أسۍ دانہِ لونان ٲسۍ اَز چھِ مِشیٖنی یِوان لونان چھِ دانہِ یِم زَن واریاہ فٲیدٕ چھِ دِوان کٲم چھِ بروںٛہہ گژھان سہل چھِ گژھان اِنسان چھِ بروںٛہہ پَکان ٹایم چھُ بَچان مِشیٖنو منٛز ٲسۍ دانہِ ٲسۍ ہۄکھناوان پَتہٕ ٲسۍ مِشیٖنو منٛز نِوان مٕننہٕ خٲطرٕ تَتھٕ توٚمُل ٲسۍ کَڑان پَتہٕ اوس پٮ۪وان تورٕ یِتھ سُہ اَنُن ژھٹُن اور اَز چھِ مِشیٖن تِم درٛامژٕ یِم زَن اورَے چھِ دِوان صاف کٔرِتھ سورُے الگ الگ کٔڑِتھ اَز چھِنہٕ تیوٗت پٮ۪وان کَرُن کینٛہہ اَز چھِ اَتھ محنت تہِ کَم اور یہِ چھِ اٮ۪گرِکَلچَر تھرٛوٗ اَسہِ گژھان اٮ۪گرِکَلچَرَس منٛز چھِ اَسہِ یِم واتان اَسہِ تِم اِنفارٕم کَران یِتھ پٲٹھۍ چھُ زٔمیٖندار بٲے سٕنٛدۍ خٲطرٕ ووتمُت تُہۍ کٔرِو یہِ استعمال تُہۍ وٕچھِو اَمیُک فٲیدٕ اور باقٕے مطلب ٹی وی یَس پٮ۪ٹھ چھِ کَران ریڈیوٗوَن پٮ۪ٹھ چھِ وَنان یِتھ پٲٹھۍ چھِ نٔو نٔو ٹٮ۪کنالجی یہِ کٔرِو استعمال اور تَتھ پٮ۪ٹھ چھِ اگر کانٛہہ زٔمیٖندار چھُ کَران تہِ اَنہِ تہِ پنٛنہِ خٲطرٕ چھِ پٮ۪وان اَنُن تٔمِس چھِ سَبسِٹی پٮ۪ٹھ دِوان سَبسِٹی مِلان تَتھ بَڑٕ فٲیدٕ چھُ مِلان اَز چھِ گورمٮ۪نٛٹَن اَصٕل تھوٚومُت یا بیول چھِ آسان یہِ چھِ اٮ۪گرِکَلچَر وٲلۍ دِوان دَوا آسہِ کینٛہہ اَنُن سُہ تہِ چھِ تِم دِوان یا ںٮ۪نٛدٕ دَوا چھِ سُہ تہِ چھِ مِلان اَسہِ ییٚتہِ اٮ۪گرِکَلچَر آفِسہٕ پٮ۪ٹھَے تِم چھِ دِوان اَسہِ سَبسِٹی ریٹَس پٮ۪ٹھ اَمہِ سۭتۍ چھِ اَسہِ واریاہ فٲیدٕ یِوان دۄہ کھۄتہٕ دۄہ چھِ یِم واریاہ واریاہ بَنان چھِ واریاہ نوٚو نوٚو ٹٮ۪کنالجی چھِ دۄہ کھۄتہٕ دۄہ یِوان یُس زَن زٔمیٖندار بٲے سٕنٛدِ خٲطرٕ اَکھ مُفیٖد چھِ آسان وقت چھُ بَچان محنت چھِ بَچان ٹایم چھُ کَم لَگان اور یہِ چھِ گژھان بَڑٕ آسان یہِ چھِ گورمٮ۪نٛٹَن اَصٕل تھوٚومُت کانٛہہ کانٛہہ ٹٮ۪کنالجی چھِ نٔو نٔو یِوان سُہ چھِ سَپلاے کَران زٔمیٖندار بایَن تُہۍ کٔرِو تُہۍ پٔکِو تُہۍ وٕچھِو اَمہِ سۭتۍ چھا فٲیدٕ اَمہِ سۭتۍ چھا نۄقصانات مگر اِنشاء اللہ فٲیدَے چھِ آسان یہِ تہِ گورمٮ۪نٛٹ کینٛہہ کَرِ سُہ چھِ آسان فٲیدٕ خٲطرَے باقٕے چھُنہٕ واریاہ فٲیدٕ اَمہِ سۭتۍ یِوان